ہیٚلو وعلیکُم سَلام تُہۍ چھِو حظ تُہۍ چھِو حظ گانٛدربَل پیٚٹھ اَچھا تُہۍ چھِو یِم سیٚکہِ وۅستہٕ سیکہِ سۭتۍ چھِو کران إِں ہٕنٛہ اَسہِ حظ آسہٕ سیٚکہِ گاڑِ پانٛژھ آسہٕ ضروٗرت ییٚلہِ اَسے مَکانہٕ چھُ بَناوُن اَتھ ہے کٲم چھِ لٲگٕنۍ اَسہِ چھِ تۄہہِ نِش یِوان وۅنۍ توتہِ گژھِ دَہن پَنٛداہَن دۄہَن تام پرٛارُن بٔتھِ چھُناہ وۅنۍ وَنٛدٕ اَسہِ چھُ مَکانہٕ ضروٗری مَکانہٕ پور بَناوُن

نہ حظ کینٛژھا چھُ کَرُن اَسہِ ہَے چھِ تۄہی نِش چھِ اَسہِ مَکان زٕ ژور بَنٲے اَسہِ ییٚتیتھ رِشتہٕ دارَو ہَمسایو یِمن نَے اَسہِ تۄہی نِشن تیٚلہِ کٔمِس ہیٚمَو أسۍ ؤنکیٚس کیٚنٛہہ تُہۍ کٔرِو توتہِ دَہن پَنٛداہَن مِنٹَن اَگر گژھِ پاسبٔل اَسہِ ترٛٲوو بیٚیہِ ؤنِو ریٹ ویٹ کیٛاہ چھِ اَز تہٕ تِتھُے حِسابہٕ کرو أسۍ نہ حظ توٗت کیٛاہ گوٚو پَنٛژاہ ساس یہِ نہَ حظ گژھِ نہٕ یوٗت کیٚنٛہہ وُہ اَکہٕ وُہ ساس زٕتووُہ ساس تام چھِ گژھان اَہَن حظ سُہ چھُ حٔقیٖقت تہٕ وۅنۍ گوٚو توتہِ کٔرۍہوٗس پَتہٕ کَم کیٚنٛژھا یِم سیٚکہِ گاڑِ پانژھ دَہ چھِ لداوَس چھِ لگان پانژھ شیٚے گاڑِ پَتہٕ لَگان پَلسٹَرَس تہِ پانژھ شیٚے گاڑِ بیٚیہِ گَژھیس نہٕ گژھان نٔوسٕے ریٚتَس منٛز پَتہٕ چھےٚ نا تۭر بٔتھِ بیٚیہِ چھُ گژھُن ستمبرسٕے تانیتھ دَہن پَنٛدا إں اۭں وۅنۍ کر ہٚیٚکِو تُہۍ دِتھ یہِ بہٕ ٲسٕس دپان ییٚمہِ ریٚتہٕ ییٚمہِ ریٚتہٕ چھِ کٔژ تانۍ دۅہٕے وۅنۍ ییٚلہِ مطلب پَتہٕ چھِناہ سردی بٔتھِ سردی منٛز کۄس کٲم ہیٚکو أسۍ کٔرِتھ نہ موٚزوٗر قۄدرَتی وۅنۍ گوٚو تیٚلہِ وَن کر بیٚیہِ واتناو اَسہِ چھِ أسۍ چھِ یِہےَ یہِ یہِ وَنان ہرموٗلا تتییٛاہ اَسہِ چھِ واتناوٕنۍ سیٚکھ وٲتِو تھٲوِو تُہی ایٚڈرس ویٚڈرَس رٔٹِتھ پَتہٕ یِمن آ وۅنۍ وُچھو کیٛاہ ہے پَتہ وۅنۍ وُچھو کَم کیٚنٛژھا کرُس پَتہٕ اورٕ یور کٔرۍہوٗس تُہۍ تہِ اَسہِ پیٚٹھ رَحم سان اچھا وۅنۍ کر أنِو واتنٲویو تیٚلہِ ؤنۍ زیٚو اَسہِ أسۍ کروٕ یورَے فون کِنہٕ تُہی کٔرِو اَدٕ حظ ادٕ حظ بِہو تُہۍ رۄبَس حَوالہٕ